آ اَلسلام وعلیکُم آ بخیر و عافیت سان چھُو حظ تُہۍ اہن حظ آ شکر خۄدایَس کُن آ مےٚ ؤنۍ تو یہِ پگاہ مےٚ ٲس نا یہِ کیب بُک کٔرمٕژ مےٚ ؤنۍ تو پگاہ کَتھ ٹایمَس پٮ۪ٹھ وٲتِو تُہۍ مےٚ چھُ واتُن تِکیٛازِ اِیَرپورٹ ٹایمَس پٮ۪ٹھ آ ساڑٕ دَہ چھِ مےٚ فٕلایِٹ حظ آ تہِ تیٚلہِ ٲں چھُس بہٕ پیٛاران ٲٹھ بَجے مگر ٲں ٹایمُک تھٲیزیٛو سخ ٲں پابنٛدی سان خیال آ بَڑٕ ٹایمَس پٮ۪ٹھ آ تِکیٛازِ پَتہٕ چھُ تَتہِ آسان چیٚکِنٛگ باقٕے معاملات چھِ آسان تہِ تَمہِ کِنۍ چھُ گۄڈٔے واتُن آ اہن حظ آ ٹایمُک تھٲیزیٛو تُہۍ خیال تہٕ تُہۍ وٲتۍ زیٛو لوکیشَن چھِ مےٚ تۄہہِ سوٗزمٕژ تہِ تَتھ لوکیشنہٕ پٮ۪ٹھ وٲتۍ زیٛو تُہۍ تہِ بہٕ آسہٕ ریٚڈی تَمہِ ساتہٕ اِنشاء اللہ آ چلو چلو چلو شُکریہ شُکریہ